یِم گیمٕز چھِ یِم چھِ اِنسان سٕنٛدِ خٲطرٕ واریاہ فٲیدٕ منٛد اِنسان چھُ اَز واریاہ بِزی پنٛنہِ لایفہِ سۭتۍ پنٛنہِ کٔریَرَس سۭتۍ أمِس چھِنہٕ گیم گِںٛدنُک ہُہ چھِنہٕ أمِس فٔرصت تیٖژاہ کِہیٖنۍ مگر اگر أسۍ وٕچھو گیمَن ہُنٛد فٲیدٕ یم چھِ واریاہ فٲیدٕ منٛد اِنسان سٕںٛدِ خٲطرٕ اَمہِ سۭتۍ چھُ سون یُس ذہن چھِ سُہ چھِ روزان مطمعین سون یہِ مطلب أسۍ چھِ سون صحت تہِ چھِ روزان اَصٕل أسۍ چھِنہٕ مطلب یُس یہِ ٹٮ۪نٛشَن چھُ سُہ چھُنہٕ أسۍ زیادٕ مُضِر اثرات ہٮ۪کان سٲنِس جِسمہٕ سٲنِس جِسمَس پٮ۪ٹھ ترٛٲیِتھ یا سٲنِس ذہنَس پٮ۪ٹھ ترٛٲیِتھ کِہیٖنۍ ییٚلہِ أسۍ گیمَن سۭتۍ اٮ۪نٛگیج چھِ روزان اَمہِ سۭتۍ چھِ اَسہِ اَکھ باڈی اٮ۪کزَرسایز چھَس اَکھ چھےٚ باڈی گژھان اٮ۪کزَرسایز بیٚیہِ چھِ أسۍ ٹٮ۪نشَن فِرٛی تہِ روزان اَسہِ چھُنہٕ زیادٕ سٕٹرٛٮ۪س چھُنہٕ روزان ماینٛڈَس منٛز کِہیٖنۍ مگر اَز یِم چھِ اَز چھِ لُکھ زیادٕ چھِ بِزی سوشَل میٖڈیا چھِ یا آن لاین یِم گیمٕز چھےٚ یِوان تِم پَہنہِ تِم چھےٚ زیادٕ یِوان پرٛٮ۪فَر کَرنہٕ بَچہِ چھِ بَنیٛامٕتۍ تَمیٚکۍ عٲدی مگر یِم ہُم گیمٕز ٲسۍ چاہے سُہ کِرکَٹ ٲسۍ گِنٛدان چاہے سُہ کھو کھو ٲسۍ گِنٛدان چاہے سُہ بیڈ مِںٛٹَن ٲسۍ گِنٛدان سُہ اوس واریاہ واریاہ زیادٕ فٲیدٕ منٛد اِنسان سٕنٛدِ صحت خٲطرٕ تمہِ سۭتۍ اوس اِنسانَس اَکھ اوسُس صحت تہٕ روزان بٮ۪مار تہٕ اوس نہٕ زیادٕ پٮ۪وان کِہیٖنۍ بیٚیہِ اوس أمِس یُس یہِ جہِ یہِ اوسُس ذہنی یہِ اوس یُس اَز پریشٲنی اِنسانَس چھےٚ ذہنی ہنٛگتہٕ منٛگَے روزان سُہ اوس تمہِ نِش اوس یہِ سٕٹرٛٮ۪س فِرٛی روزان تِکیٛازِ ییٚلہِ یہِ دۄہَس اوس کَران کٲم کیٛاہ اَسہِ ہے یہِ کَران ییٚلہِ یہِ پاٹ ٹایمَس منٛز پَتہٕ پنٛنٮ۪ن دوستَن سۭتۍ پنٛنٮ۪ن فرٛٮ۪نٛڈزَن سۭتۍ اوس یہِ گژھان گیم گِنٛدنہِ چاہے کِرکَٹ گِنٛدنہِ اوس گژھان یا بیٚیہِ کانٛہہ گیم گِنٛدنہِ اوس گژھان اَمہِ سۭتۍ اوس یہِ اَکھ اوس یہِ لُکَن سۭتۍ مِلان تہٕ پیٛار محبت تہٕ اوس اَمہِ سۭتۍ بَڑان یا دوستان تہِ اوس بَڑان بیٚیہِ اوس اِنسان روزان خۄش مطمعین اوس روزان أمِس ٲس نہٕ زیادٕ سٕٹرٛٮ۪س روزان کِہیٖنۍ مگر یوٗتاہ یوٗتاہ اِنسان کَم چھُ لاگان یِم دۄہ کھۄتہٕ دۄہ چھِ واریاہ کَم مطلب اِنسان پَنُن یہِ مطلب یِم گیمَن سۭتۍ کَم ٹایم دِوان تِکیٛازِ یہِ چھِ اَز بِزی پنٛنہِ لایفہِ منٛز أمِس چھِنہٕ گیمَن خٲطرٕ کٕہٕنۍ تہِ فٕرصت تیوٗتاہ تیوٗتاہ چھِ اِنسان زیادٕ پَہَم بٮ۪مار گژھان اَز چھُ ہایپَر ٹٮ۪نشَن بٕلَڈ پرٛٮ۪شَر لٮ۪وَل چھےٚ گژھان لوٗکَن ہٕںٛز زیادٕ یا ہاٹ اَٹیک ریٹ چھِ بَڑان یہِ چھِ وجہہ یِہوٚہَے تِکیٛازِ ییٚلہِ یہِ دۄہَس روٗد کٲم کَرٲنی پنٛنِس یہِ نہ کوٚرُن اٮ۪کزَرسایزے نہ دِژٕ نہ دِتُن پنٛںٮ۪ن فرٛٮ۪نٛڈسن سۭتی وقت نہ گیمٕے گِنٛدُن اَمہِ سۭتۍ چھِ باڈی چھِ یہِ چھےٚ تھوڑا ڈَل بَنان اَمہِ سۭتۍ چھِ یہِ مطلب ہاٹ اَٹیک چانسٕز چھِ بَڑان یا بٕلَڈ پرٛٮ۪شَر چانسٕز چھِ بَڑان یُس یہِ گیمٕز چھِ یِمَن چھِ واریاہ فٲیدٕ اِسلیے پَزَن اَسہِ زیادٕ پَنٕنۍ زیادٕ پَنٕنۍ بَچہِ چھِ یا پَنٕںۍ گَرِ یُس تہِ چھُ سُہ پَزِ اَسہِ زیادٕ پہم اٮ۪نٛگیج تھاوُن اُکنُے ہُمہٕ فونُک گژھِ نہٕ اِنسان زیادٕ پَہَم زیادٕ عٲدی بَنُن کیںٛہہ خاص کَر یُس نٔو جَنریشَن یِم بَچہِ تِم چھِ بَنان زیادٕ عٲدی یِمَن فون گیمَن ہُنٛد تَمیٚکۍ چھِنہٕ یِم عٲدی بَناوٕںۍ کِہیٖنۍ یِم چھِ آسان شُرٮ۪ن سۭتۍ ترٛاوٕنۍ ییٚتٮ۪ن یِم باقٕے گیمہٕ گِنٛدان یِم بَچہِ گِنٛدان چھِ تیٚمہِ سۭتۍ چھِ یِہُنٛد صحت روزان اَصٕل